تُہۍ ؤنیو سا مےٚ زنانن تعلیٖم حٲصِل کَرٕنۍ کۭژاہ چھِ ضروٗری أزکِس دورَس منٛز زَنان ہٕنٛز تعلیٖم چھِ پوٗرٕ سَماجس خٲطرٕ ضروٗری زنانن یۄس تعلیٖم دِوان چھِ سُہ چھ تِمن بُنیٲدی حقوٗق زنان یۄس تعلیٖم دار زَنان چھِ آسان سۄ چھِ فرق کران صحیح تہٕ غلطس منٛز تعلیٖم دار زَنان چھےٚ اکھ رٕژ تبدیٖلی اَنان پَنٕنِس سَماجس منٛز تعلیٖم دار زَنان چھِ رٕژَ تربِیت تہِ ہٮ۪کان دِتھ پَنٕنٮ۪ن شُرٮ۪ن یۄس تعلیٖم دار زَنان چھِ سۄ ہٮ۪کہِ کانٛہہ تہِ یوٗنِٹ چٲیِتھ یِتھ کٲٹھۍ زَن لہنگا شاپ چھ یا سونہٕ شاپ چھُ یۄس تعلیٖم دار زَنان چھِ سۄ چھِ نہٕ گرس منٛز فِتنہٕ تُلان کیٚنٛہہ تِکیازِ تٔمِس چھِ پَتہ آسان صحیح تہٕ غلطس منٛز